اَلسلامُ علیکُم مےٚ حظ ٲس کیب بُک کَرٕنۍ مےٚ اوس گژھُن سۄنہٕ مَرٕگ پَگاہ دَہہِ بجہِ تُہۍ تُلۍزیو مےٚ صُبحَس گاندربَلہٕ بیٚیہِ سۄنہٕ مرگ تام کوٗتاہ ہیٚیِو تُہۍ